سانہِ گامچہِ یِم زن زنانہ موہنی چھِ تِم چھِ اتھ کیاہ ونان مژروانٛگن پشنہٕ خٲطرٕ یا کانٛہہ تہِ مسال پشنہٕ خٲطرٕ ٲسۍ تِم کران یوز کنٛز یتھ زن پٮ۪ٹھہٕ ژیٹھ دِنہٕ خٲطرٕ اآں دگُن تہِ اوس آسان سُہ اوس واریاہ بوٚڑ آسان کنٛز تہِ اوس واریاہ بوٚڑ آسان یتھ منٛز اکے ساتہٕ ٲسۍ آ لگ بگ زٕ ترٛےٚ کِلو واتان مسال تہٕ یہِ پشنہٕ خٲطرٕ اوس پٮ۪وان مسال تراوُن کنٛزس منٛز تہٕ پٮ۪ٹھہٕ اوسُس تمہِ دگنہٕ سۭتۍ یِون ژیٹھ دِنہٕ تہٕ یُت کال سُہ پھُل پھیٚکھ نیرہا تہٕ پتہٕ اوس سُہ یِوان تتہِ کڑنہٕ تہٕ استعمال کرنہٕ وۄنۍ أزۍ کِس نٔیِس زمانس منٛز آیہِ یُس زن ڈیولپمیٚنٹ گے وۄنۍ آیہِ مسال پشنہٕ خٲطرٕ مختٔلِف مشین آز چھِ مکسر گراینٚڈر سارنٕے گرے تہٕ بییٚہِ چھٕ سٲنِس گامس منٛز امہِ امہِ خٲطرٕ بٔڈۍ مشیٖن تہِ کیاز مکسرس مکسر گراینٚڈرس منٛز ہیٚکو أسۍ کم سے کم مسال پِشتھ تہٕ یُس زن آ اتھ کیاہ ونان مشیٖن چھِ یۄس زن یہِ بٔڈِس پیمانس پٮ۪ٹھ ترٲومٕژ چھکھ اۭں تتھ منٛز ہیٚکو أسۍ اکے ساتہٕ واریاہ مسال آ پِشتھ تہٕ توٚتھٕے چھِ گژھان وۄنۍ أزۍچہِ سانہِ یِم زنان ییٚتہِ تِم چھٕ گژھان تور تہٕ یِوان چھ٘ مسال پَشِتھ یِکہٕ وَٹہٕ